اگر حظ مےٚ زندگی منٛز موقعہٕ مِلہِ نٮ۪برِم بیروٗنی مُلکَس گژھُن پوٗرٕ دُنیاہَس منٛز تہٕ میٛٲنۍ پَسنٛد حظ چھِ بہٕ گژھٕ سوٗدی عرب ییٚتہِ زَن اَسہِ مُسَلمانَن خۄدا صٲبُن گَرٕ مَکَے شریٖفَس منٛز چھُ یَتھ أسۍ خانہ کعبہ چھِ وَنان یہِ چھُ ہَر کٲنٛسہِ مُسَلمان سُنٛد شوق تہِ میون شوق تہِ چھِ یِہٕے بہٕ گژھٕ ہا تور تَتھ خۄدا صٲبنِس گَرَس أنٛدۍ أنٛدۍ کَرٕہَس طواف اَمی وجہ چھُس بہٕ یَژھان باقٕے بیروٗنی مُلکَس منٛز گژھُن بیٚیہِ چھُ مےٚ بیٛاکھ اَکھ وَجہ یُس مدیٖنَے شَریٖف چھُ تَتہِ چھُ اَسہِ ٹٲٹھِس بیغَمبر سُنٛد روزَے تَمیُٚک دیٖدار چھِ أسۍ یَژھان کَرُن اَوَے چھُس بہٕ یَژھان سوٗدی عرب گژھُن حظ